السلام عليكم ورحمة الله وبركاته پانٛژھ کنٹری چھِ گۄڈٕنیُک گوٚو انڈیا دۄیِم گٔے پاکستان ترٛیِم گٔے افغٲنستان ژوٗرِم گٔے چاینا پوٗنژِم گوٚو اسٹریلیا